ہٮ۪لو سلام علیکُم اۭں تُہۍ چھُو حظ دُکان دار اۭں توٚمُل چھےٚ حظ اَتہِ اٮ۪ویلیبٕل تُہٕنٛدِس شاپَس پٮ۪ٹھ کیٚنہہ اۭں اچھا ریٹھاہ کیٛاہ حظ یِمَن اَتھ توٚملَس اَ چلو گوٚو توٚمُل چھِ اٮ۪ویلیبٕل اَتہِ

چلو ٹھیٖک حظ ٹھیٖک حظ